ہیلو اسلامُ علیکم تُہۍ چُھو اسلامُ علیکم تُہۍ چھُو نا فوٹوگرافَر یہ ایکچولی چُھ مے خاندر مے چُھ تمہِ باپتھ پری ویڑنگ شوٹ کَرُن تُہۍ ہیکوٕ یِتھۍ ٲم مےٚ مےٚ چھِ تۄہہ پٮ۪ٹھ واریاہ اُمید کہِ تُہی وٲتِو کیازِکہ اَسہ چُھ بوزمُتۍ کہ تُہی چھو اصل اکھ فوٹوگرافر اسی لیے کوٛر اَسہِ تۄہے سۭتۍ رٲبتہ کیاہ تُہۍ ہیٚکوا تمہ دوہ یِتھ اَدٕ حظ ٹھیک چُھ بہ کَرہو تۄہہ فون بہٕ کرہو تۄہہِ اَمہ دۄہ فون کیاہ کوٚتن چُھ واتُن اَسہِ سوٚن نَفر واتہ برابر اوٚتھی تۄہہ اننو تِم پانے ادٕ حظ چلو السلام علیکم